السلام علیکُم ختاب صٲب تُہۍ چھُو حظ ٹھیٖک اَہن حظ شُکُر گَرِ چھےٚ سٲری ٹھیٖک آ سٲری ٹھیٖک سٲری ٹھیٖک بَس حظ یِہوٚے بَتَہ کھیوٚو تۄہہِ کھیوٚوُ بَتہٕ آ ژٕ ٲسٕکھ نہٕ آز سکوٗلٕے آمٕژَن آ شُکُر شُکُر سکوٗلٕے ٲسٕکھ نہٕ آمٕچ چون کَلاس دیُت مے ہاے کیٛاہ دٔلیٖل آ ییٚمۍ کووِڈَن تہِ کٔرۍ صحیح تنٛگ پٮ۪ٹھ اۭں اۭں یے کووِڈَن کَرییَہ کَم تنٛگ تَنخواہ تہِ ژوٚٹُکھ اَسہِ اَہن حظ آ مےٚ دیُت چون کَلاس ہَے دیُت مےٚ مےٚ دوٚپ نَہ اَمی ژٕ کَتہِ چھِکھ چون کَلاسَے مے دیُت پَتہٕ تٔر مےٚ یہِ پَتہٕ آے مےٚ یہِ واچَس اَہن حظ آ آ بَس مےٚ پیوٚو بہٕ اوسَے وَنان یِہوٚے کووِڈ وقت پیوم یاد مطلب اَسہِ کِتھ کَنۍ کھیوکھ تَنخواہ یِم آن لایِن کَلاسہٕ ٲسۍ أسۍ دِوان تَنخواہَس گوٚو اَسہِ واریاہ نَتہٕ کیٛاہ بَچہٕ ٲسۍ پٮ۪وان پَرناوٕنۍ صحیح پٮ۪ٹھٕ مَہ چھِ یِم شُرۍ تہِ آن لایِن پران کِہیٖنۍ صحیح برار حظ یِم چھی بٔلۍ تھاوان اَتٮ۪ن بِہِتھ تہٕ پانہٕ آسان مَگٕز خَبر کَتہِ آ یَنہٕ یِم آن لایِن سِسٹَم گوٚے تَنہٕ مِلے نَہ یِمَن تہِ فون یِمَن چھِنَہ گژھان یِمَن آ یِمَن دوٚپ گَرکیو گَرِکٮ۪ن ووٚن یِمو مطلب اَسہِ چھِ یِمَے آن لایِن کٕلاسہٕ دِنۍ تہٕ اَسہِ أنِو فون وۄنۍ أنِکھ یِمَن لۄکٹٮ۪ن بَچَن تہِ فون تہٕ یِم گٔے اَمہِ سۭتۍ زیادَے دَربٕدَر اَہن حظ آ وۄنۍ کٔژن دۄہَن تھٲوٕتھ ژےٚ لیٖو وۄنۍ کٔژَن دۄہَن تھٲوٕتھ لیٖو آچھا آچھا گوٚو جان چلو وۄنۍ سَمکھو تیٚلہِ أسۍ یِہوٚے زٕ ژور دۄہ گٔژھتھی آ ٹھیٖک چھُ ٹھیٖک حظ چھُ جِناب چلو السلام علیکُم